مےٚ چھِ پانٛژھ ڈیٹ تِم یاد یم مےٚ رِمیٚم یہِ یاد چھِ پانٛژھ نومبر اوس مےٚ ٹیٚنتھہٕ رِزَلٹہٕ اکھ اپریل اوس مےٚ پاپَس رِٹایَرمیٚنٛٹ ڈے ستھ مے لوٚگ مےٚ برٛدر نوکری ٲٹھ اپریل چھُ تِہنٛدیٚن شُریٚن برٕتھ ڈے ژور اگستہٕ چھُ مےٚ ماجہ برٕتھ ڈے